واریاہ ریٖزَنٕز چھِ کہِ بَچہِ کیٛازِ چھِنہٕ مطلب رِگیوٗلَر سکوٗل کَران ایٚٹینٛڈ کِہیٖنۍ نہٕ یَتھا چھِ أڑۍ بَچہِ کَران ڈِسٹَنٕس موڈ پَتہٕ چھِ تٔمِس سۭتۍ ہپٲرۍ کیٚنٛہہ کٲم کَران کیٛازِکہِ کانٛہہ بَچہِ چھُ آسان تیُتھ تٔمِس چھِ آسان گَرِ غریٖبی یا تٔمِس چھِ آسان پانَس پٮ۪ٹھ گَرٕ تہٕ چھِ تٔمِس آسان اَکھ چھُ سُہ پانَس تہِ پَران بیٚیہِ چھُ سُہ گَرٕ تہِ پالان ییٚمہِ سۭتۍ پَتہٕ سُہ ڈِسٹَنس اَجُکیشَن چھِ کَران کُنہِ دۄہ کُنہِ دۄہ چھُ سکوٗل گَژھان باقیَس ہَفتَس چھُس آسان کٲم کَران یہِ ہیٚکہِ بیاکھ ریٖزَن تہِ چھُ آسان کانٛہہ چھُ آسان بِچوار کٲنٛسہِ چھُنہٕ آسان ٹایِم تٔمِس چھُ آسان گَرِ چھُ آسان تٔمِسٕے پٮ۪ٹھ سورُے تہٕ ییٚمہِ وجہ سۭتۍ سکوٗل چھُنہٕ ایٚٹیٚنٛڈ کَران کِہیٖنۍ نہٕ کٲنٛسہِ بَچَس چھِنہٕ آسان یا کِراے چھِنہٕ آسان تٔمِس کیٚنٛہہ چھِنہٕ آسان ییٚمہِ سۭتۍ سکوٗل چھِ ہٮ۪کان گٔژھِتھ کِہیٖنۍ کیٛازکہِ غریٖبی چھِ واریاہ اَزکَل چھِ واریاہ زیادٕ غریٖبی بیٚیہِ چھُنہٕ تِتھ کٔنۍ مطلب کاڈ تہِ چھُنہٕ تِتھ کٔنۍ چَلان کِہیٖنۍ نہٕ اَمہِ سۭتۍ کیٛاہ چھُ مول موج چھُنہٕ ہٮ۪کان پَنٛنِس بَچَس تِتھ کٔنۍ پۄنٛسہٕ لٲگِتھ کِہیٖنۍ ییٚمہِ سۭتۍ بَچہِ چھِ پَتہٕ گَرے بیٚہوان یا کُنہِ وِز چھِ آسان اَڑٮ۪ن بَچَن چھَنہٕ اَویرنیٚسٕے آسان مطلب جانکٲری نہٕ کیٚنٛہہ ییٚلہِ سکوٗل چھِ گژھُن ضٔروٗری تِم چھِنہٕ گژھٲنی نہٕ أڑۍ چھِ کَران دَربٕدٔری أڑۍ چھِ مَطلَب یُس یہِ وقت چھِ تِم چھِ یہِ زایہِ کَران پَنُن وَقت تِم چھِ باقیَن یِمَن چیٖزَن سۭتۍ روزان کِرکَٹَن سۭتۍ یا باقٕے چیٖزَن سۭتۍ گِنٛدان اَیٲشی کَران تہٕ ییٚمہِ سۭتۍ تٔمِس سکوٗل چھِ کَران سِکِپ أڑۍ بَچہِ چھِ اِتھ تہِ آسان أڑۍ بَچہِ چھِ یِتھٕے یِمَن گَرٕ چھِ پانَس پٮ۪ٹھ آسان تِمَن چھِ آسان گَرٕ خٲطرٕ چھِ تِمَن آسان کٲم کَرٕنۍ ییٚمہِ سۭتۍ تِم سکوٗل چھِ ہٮ۪کان دۄہَے گٔژھِتھ کِہیٖنۍ نہٕ یا کُنہِ وِز چھُنہٕ آسان موسَم تہٕ تیٚمہِ آیہِ ٹھیٖک کِہیٖنۍ تٔمِس یُس وَجہ یُس وَجہ چھُ بَنان بَچَن خٲطرٕ کہِ سکوٗل نہ گَژھُن زیادٕ کَل کیٛاہ چھُ آسان مطلب زیادٕ بَچَن یا تہٕ چھا غریٖبی بیٛاکھ ریٖزَن چھِ بَچہِ چھِ زیادٕ کَلہٕ آز گٔمٕتۍ خراب چھِ گٔمٕتۍ ڈرٛگسَن سۭتۍ چھِ بَچَن کیٛاہ چھِ مَسروٗپ گٔمٕتۍ ڈرٛگٕز چھِ کَران باقٕے چیٖز یا فون چھِ لٔگۍ مٕتۍ بَچَن اَتھِ فونَس سۭتۍ تِم تِم کامہِ کَران تِمَن چھِنہٕ آسان پَتہٕ ہٕے نہٕ مٲلِس ماجہِ اَسہِ کَتہِ چھُ بَچہِ تِم چھِ صُبحٲے سکوٗل نیران بٕتھِ چھںہٕ مٲلِس ماجہِ آسان پَتہٕ ہٕے مےٚ کوٚت چھُ بَچہِ گوٚمُت تہِ چھِ تِم چھِ آسان باقیَن باقیَن کارَن سۭتۍ لٲگمٕتۍ گَرِ چھِ تِمَن گژھان سکوٗل مگر سکوٗل چھِنہٕ تِم گژھان کیٚنٛہہ بیٚیہِ چھِ یِہوے ریٖزَن تَتھ کہِ مطلب کہِ فون دِتِکھ بَچَن ییٚمہِ سۭتۍ تِم فَرق خراب گٔے تِمَن گوٚو مایِنٛڈ تمہِ سۭتۍ چھِ نہٕ وَنان سُہ برٛین واش گوٚو تِمَن سُہ گوٚو تمہِ سۭتۍ تِمَن تہٕ ییٚمہِ سۭتۍ تِمَن سکوٗلٕچ نَفرَت گٔے رِزَلٹ کیٛاہ چھِ اَتھ پَگاہ چھِ آسان زیٖرو پٔرسَنٛٹ رِزَلٹ یِمَے یِمَے چھِ کیٚنٛہہ وُجوٗہات تمہِ سۭتۍ نہٕ بچہِ چھُ اٮ۪ٹنٛڈ رگولری گژھان سُکوٗل کِہیٖنۍ نہٕ